وعلیکُم سَلام اَہَن حظ تُہۍ چھُو ٹھیٖک اَہَن حظ آ تُہۍ کٕم تُہۍ کَتہِ چھِو روزان گَنٛدہار ہا اَدٕ کیٚنٛہہ چھُنہٕ پَرواے کوٗتاہ چھِ کۭتیاہ چھِ لاگٕنۍ تۄہہِ ٲٹھن کَمرَن کۭژاہ زٕ زٕ سایِڈ

نہَ اَسہِ چھِ مٔشیٖن تہِ تہٕ اَتھٕ سۭتۍ تہِ چھِ گڈٕنۍ یِتھٕے پٲٹھۍ تۄہہِ کمِچ چھِ ضروٗرت اَدٕ کِہیٖنٛۍ چھُنہٕ پَرواے اَتھٕ سۭتی گڈو أسی لٔکٕر چھو تۄہہِ پنٕنۍ مرضی اگر تُہۍ گَری چھَو موٗجوٗد تہٕ أسۍ بَناو تٔتھۍ اگر نہٕ اَسہِ تہِ چھِ ییٚتہِ ایٚویلیبُل اگر اَسہِ نِش أنِو اگر تُہۍ اَسہِ نِش أنِو اورے أسۍ ہٮ۪مو تیٚلہِ فُٹس لَگن زٕ ہَتھ رۄپیہِ اَہَن حظ آ آ گڈنَس لٔگن زٕ ہَتھ رۄپیہِ فُٹَس اگر أسی دِمو تیٚلہِ تیٚلہِ گژھِ تَمہِ کھۄتہٕ علاوٕے پاہٕنۍ ٹایِم ہَسا کیٚنٛہہ چھُنہٕ پَرواے أسۍ یِمو تۄہہِ کَر چھُو ضروٗرت اَدٕ کِہیٖنٛۍ پرواے چھُنہٕ یِیِو تُہۍ پگاہ ییٚتہِ ییٚتہِ دِیِو پانےَ نظر تُہۍ تۄہہِ چھا یِم سِمپُل ضروٗرت کِنہٕ تۄہہِ چھِ یِم ڈِزایِن وِٲلۍ ضروٗرت ڈِزایِن چھُ کھارُن کِہیٖنٛۍ کِہیٖنۍ چھُنہٕ پَرواے تُہۍ یِیِو پگاہ یور آرام سان تہٕ أسۍ کَرو ییٚتھٕے کَتھ ہے پُش پُشرٲوِو سا تُہۍ خۄدایَس حوال یہِ گوٚژھ نہٕ کُنی روزُن تۄہہِ پُشرٲوِو خۄدایَس گۄڈٕ پتہٕ مےٚ کٲم گژھِ کٲم گژھِ اَکھ نمبر اگر أسۍ تُہُنٛد یِمو نا اور چھِ ٹرٛانَسپورٹ وانَسپورٹ کَم اَتھ لگہِ اَتھ لگہِ خرچی علاوٕے پَہنۍ اگر تُہۍ ییٚتی بناوو أسی ییٚتی پَنٕنی کارخانس پٮ۪ٹھ تیٚلہِ ہٮ۪مو أسۍ تَمہِ کھۄتہٕ کَم تۄہہِ یہِ وۅنۍ مرضی گژھِ أسۍ کَرو تی کِہیٖٛۍ پَرواے چھُنہٕ سورُے بَناوو أسۍ وارٕکار چلو کیٚنٛہہ چھُنہٕ پرواے تُہۍ یِیٖزیو صُبحن یوٗرۍ تُہۍ کَتہِ چھُو روزان گَنٛگہٕ چلو چلو اَہَن حظ بہٕ زانہٕ چلو فون کٔرۍزیٚو ییٚلہِ یِیِو